کٲشُر خانٛدر کٲشُر خانٛدر تہٕ کٲشُر وازوان یُس زَن پوٗرٕ دُنیاہَس منٛز مَشہوٗر چھُ باقین جاین چھِ بوٗفے وٗفے لگان مَگر یُس کٲشُر وازوان چھُ تَتھ منٛز چھِ ژور ژور نَفر أکِس أکِس ترامہِ منٛز کھیٚوان تہٕ اَکے ساتہٕ چھِ یِوان رَننہٕ ژور ژور پانٛژھ پانژھ کۄیٚٹل ماز ییٖتِس مازس خٲطرٕ چھِ اَمہِ کھۄتہٕ دوٚگنہٕ آب پیٚوان ضروٗرت تہٕ بیٚیہِ ییٖتہِ ہن لوٗکن خٲطرٕ چھُ بیٚیہِ تہِ آب پیٚوان ضروٗرت آبہٕ بغٲر ہیٚکو نہٕ أسۍ کانٛہہ تہِ چیٖز رٔنتھٕے یا بَڈٮ۪ن بَڑٮ۪ن خانٛدرن منٛز چھُ بوٚڑ بوٚڑ زیادٕ زیادٕ آب تہٕ زیادٕ زیادٕ لُکھ آسان تہٕ أسۍ کیاہ چھِ کران کٲشِر آب تھاونہٕ خٲطرٕ اللہ تعالی ہس کُن چھُ شُکُر کٔشیٖر منٛز چھُ آب ؤفوٗری مَگر ایٚمَرجنسی منٛز یا ییٚتٮ۪ن لٕکس ژور ہَتھ ترٛےٚ ہَتھ سَمے تَتین چھِ آبٕچ واریاہ ضروٗرت پیٚوان تہٕ أسۍ کیاہ چھِ کران أسۍ چھِ آب تھاوان سِٹور بَڑٮ۪ن بَڑٮ۪ن ییٚلہِ اَسہِ خانٛدر چھُ بٔڑ بٔڑ فنکشن چھِ آسان أسۍ کیٛاہ چھِ کران محفِل چھِ ییٚلہِ آسان أسۍ چھِ تھاوان ٹنکین منٛز آب سِٹور کٔرِتھ نارٮ۪ن منٛز چھِ تھاوان مَچیٚن منٛز چھِ تھاوان بیٚیہِ بیٚیہِ ڈرمَن منٛز چھِ آب تھاوان تِکیازِ اَسہِ پے اسہِ گوٚژھ نہٕ پیٚون یِمن منٛز اَسہِ گوٚژھ نہٕ پَتہٕ پیٚون آب پَرٕ کینٛہہ یِمن وازوانَس نِش چھِ تھاوان الگ آب باتھروٗمَن خٲطرٕ چھِ تھاوان ٹنکِین منٛز بٔرِتھ ٹبن منٛز چھُ تھاوان وازن خٲطرٕ آب وُرِ تل چھُ تھاوان آب پرٮ۪تھ کُنہِ جایہِ چھِ تھاوان أسۍ آب دٔستِیاب نارٮ۪ن منٛز چھِ تھاوان تریشن خٲطرٕ آب کوٗلرن منٛز چھِ تھاوان أسۍ آب سِٹور کٔرِتھ تاکہِ اَسہِ گژھِ نہٕ پَگہہ کانٛہہ پرابلِم گژھنۍ یا موٹر چھِ تھاوان کُنہِ اَگر نَزدیٖکی کانٛہہ آبُک ذٔریعہٕ چھُ تَتھ سۭتۍ چھُ تھاوان موٹر کَنیکٹ کٔرِتھ تاکہِ اَگر اَسہِ کُنہِ ساتہٕ اَچانک ضروٗرت پیٚیہِ کُنہِ ساتہٕ جلدی ایٚمرجنسی منٛز تَمہِ ساتہٕ چھِ أسۍ موٹر تہِ ہیٚکان اِستعمال کٔرِتھ